ہیٚلو وعلیکم جناب ٹھیٖک چِھ حظ تۄہہ کوٛت کوروٗ فون

بہٕ چھُس جناب جہانگیر احمد اہن حٲز اہن حظ سبزی ہیٚوان ہے جناب أسۍ چھِ آلریڈی اتھ سبزی سۭتۍ وابستہٕ أسۍ چھِ یہِ کٲم کَران ووں اَسہِ بوز تُہۍ چھو سبزی مطلب اَمہِ قسمٕچ یِم کھیٚتہِ ویتہٕ اگر حظ اَسہِ اَسہِ ٲسۍ دپان أسۍ کَرو وۄنۍ تۄہہ نِش ڈیٚریکٚٹہٕ سوداہ اَتی پٮ۪ٹھ تُلہو پَتہٕ کَرہو أسۍ یورٕ دوکان دارن وغیرہ سَپلے

تُہۍ ؤنتو اَسہِ اَسہِ کٮ۪مہِ حساب بَننہِ یہِ ریٹھا ویٹھا ؤنیو تُہۍ اچھا ٹھیٖک

ٹھیٖک

ٹھیٖک ٹماٹر چھو تۄہہِ تھاوُن ٹماٹر ٹماٹرن کیاہ ریٹ اتھ کیٛاہ دٔلیٖل کیٛاہ مطلب یہِ کیازِ گیی یہِ زیادتی کیازِ گٔے یہِ

یہِ کَتھ جایہِ چھو تۄہہِ اَسہِ کوتَتھ چھُ یُن

چلوٹھیٖک چھُ چلو چلو سلام